ہیٚلو اَلسَلامُ علیکم آ ٹھیٖک بَس دُعا دُعایہِ خٲر یہِ بہتھٕے ٲسۍ کامے

تُہۍ کٔرِو کٲم تُہۍ أنِو مٹیٖریل سُہ گوٚو بناوُن

تُہۍ أنِو اَتھ لَگَن ترٛے کیاہ چھُو بناوُن تۄہہِ کیاہ چھُو بناوُن کیاہ کیاہ چھُو تۄہہِ بناوُن آچھا کیاہ کیاہ چھُو تۄہہِ بناوُن درٛوگ ژٕ وَن تۄہہِ کیاہ کیاہ چھُو بناوُن اۭں سُہ کیاہ گوٚو فٔرنیٖچَر

آچھا ٹھیٖک اۭں آچھا مےٚ دوٚپ لَکچہٕ کُرسی چھِ لَگان آنٛگن واڑی سیٚنٹرن منٛز تۄہہِ ما چھُو آنٛگن واڑی سیٚنٹر ترٛاوُن آچھا ٹھیٖک تُہۍ کٔرِو کٲم اَتھ لَگن لٔکٕر لٔکرِ فُٹ چھِ ساس رۄپیہِ یِیٖژاہ پَتہٕ لٔکٕر لَگہِ کٔژھ فُٹ لَگن تہِ تمے آیہِ بیٚیہِ أنِو تُہۍ مٹیٖریل پَنُن أنوا کِنہٕ یٔتی نیُو مٹیٖریل

آ ییٚتہِ تہِ چھِ مٹیٖریل ایٚولیبٕل تُہۍ ؤنِو تۄہہِ کوٗتاہ چھُو ضرورت کیاہ چھُو بناوُن تُہۍ یِیُو یوٗرۍ

آ تۄہہِ کیاہ آسوٕ ضرورت چیر آسہِ ضرورت صوفہٕ آسہِ ضرورت ٹیبٕل آسہِ ضرورت یا بیٚیہِ تہِ کیٚنٛہہ اگر ضرورت آسہِ تہٕ دارِ درواز سورٕے بَنہِ آ دارِ درواز سورٕے کیٚنٛہہ بَنہِ یٔتِے بلکل سُہ چھِ یِوان سیٚٹ حِساب تۄہہِ کٔمہِ آیہِ آسہِ بناوُن کوٗتاہ آسہِ ضرورت داہ ساس پٮ۪ٹھ سِٹارٹ گژھان سُہ چھِ گژھان دٔہ ساس پٮ۪ٹھ گژھان سِٹارٹ دٔہ ساس پٮ۪ٹھ سِٹارٹ گژھان پَتہٕ کۭتیاہ آسہِ تۄہہِ ضرورت کیاہ آسہِ ضرورت

بلکل یہِ تہِ تۄہہِ ضرورت آسہِ اَتھ چھِ ڈِفریٚنٛٹ ریٹ گژھان تۄہہِ یی یہِ مختلف بلکل صحیٖح آ بلکل اگر کانٛہہ بہتھ آسہِ تٔمس خٲطرٕ چھِ اصٕل صوفہٕ دِوان بیٚیہِ ہیٚکہِ سُہ آرام سان بہتھ اَتھ پٮ۪ٹھ بلکل یوٗتاہ تَتھ پٮ۪ٹھ اگر پانٛژھ دٔہ نفر تہِ بیٚہن فٕٹنَس گے تَتھ گارنٛٹی بلکل لٔکرِ ہُنٛد آسان پیار وُنہِ چھِ پانٛژھ سُہ آسہِ اَپٲرِے کِنۍ تہِ یَپٲرۍ چھُنہٕ کیٚنٛہہ تہٕ بَس کٔژ مِنَٹ گے ٹھیٖک